وَٹ آر دِ سَم آف دَ ہوم رٮ۪مِڈیٖز پاپُلَر اِن یُوَر وِلیج فار کیورِنٛگ سور تھرٛوٹ سور تھرٛوٹ کیٛاہ چھِ آ بہٕ حظ چھَس وَنان أسۍ یہِ چھِ ۂٹِس پرٛابلِم اَکھ آسان اِنفٮ۪کشَن چھِ گژھان ژاس چھِ یِوان اَمہِ سۭتۍ زیادٕ پَہمَتھ چھِ یہِ اِنفٮ۪کشَسٕے آسان یا زیادٕ پَہمَتھ گرمی سۭتۍ کھٮ۪نَس چٮ۪نَس منٛز گژھان کیٚنٛہہ ہیوٚر بۄن تَمہِ سۭتۍ ہٮ۪کان یہِ گٔژھٕتھ کیٛازِ کٔشیٖرِ ہُنٛد موسم یُس چھِ یَتھ منٛز چھِ زیادٕ پَہمتھ یِم سردی آسان تَمہِ موٗجوٗب چھِ أسۍ زیادٕ پہمتھ پرٛٮ۪فر کَران تھوڑا گرم گرم چیٖز کھیوٚن تہٕ ییٚمہِ کہِ زَن رِزَلٹ چھِ ہوسکتا ہے کُنہِ ساتہٕ زیادَے گَرمی گژھان تہٕ سور تھرٛوٹ چھِ ہٮ۪کان گٔژھِتھ

اَتھ چھِ واریاہ کیٚنٛہہ خصوٗصیات بیٚیہِ تہِ کھٮ۪ن چٮ۪ن ورٲے کیٚنٛہہ اِنفٮ۪کشَن چھُ موسم چھُ موسمَس منٛز چھِ یِوان اَسہِ یَپٲرۍ تِتھۍ حِسابہٕ فار اٮ۪گزامپٕل باغن چھِ سٕپرے گژھان یا کُلٮ۪ن وُلٮ۪ن چھِ کیٚنٛہہ فٕلَے وٕلَے نیران تَمہِ سۭتۍ چھِ اَسہِ گژھان یہِ پرٛابلِم چھِ یہِ اِنفٮ۪کشَن سۭتۍ آسان کُنہِ کُنہِ ساتہٕ اَتھ چھُ مٮ۪ڈِکَلس منٛز تہِ کیٚنٛہہ علاج کیٚنٛہہ چھِ أسۍ پَنٕنۍ کیٛاہ وَنو أسۍ کٲشٕر پٲٹھۍ تہِ کیٚنٛہہ علاج اَتھ یِم أسۍ گَرَن منٛز یوٗز چھِ کَران تتھ منٛز چھِ یِوان ساروی کھۄتہٕ گۄڈٕٮ۪تھٕے چھِ اَسہِ گَرِکۍ وَنان پرٛٮ۪فر کرناوان گرم گرم ترٛیش چیٚیِو سا اَمہِ سۭتۍ گژھِ یہِ کَم ییٚلہِ نہٕ تِتہِ گژھان چھِ یوٗز کیٚنٛہہ تَمہِ پَتہٕ چھِ دَپان کَہوٕ چیٚیِو سا شَنٛگرِ کَہوٕ دالچیٖن کَہوٕ تَمہِ سۭتۍ تہِ ہیٚکہِ یہِ گٔژھِتھ ٹھیٖک ییٚلہِ نہٕ تَمہِ پَتہٕ تہِ فرق گژھِ پَتہٕ چھِ لاسٹ اوپشَن ڈاکٹرَس نِش چھِ گژھان سُہ چھِ دوا وَوا دوان تہِ ہیٚکہِ ٹھیٖک یہِ چھَنہٕ پٔٹِکیوٗلَرُ کُنہِ ایج لِمِٹ خٲطرٕ کیٚنٛہہ یہِ چھِ ہٮ۪کان لۄکٹٮ۪ن تہِ گٔژھِتھ بڑٮ۪ن تہِ گٔژھِتھ یُس حِساب یَتھ ماحولَس منٛز آسہِ تَمہِ حساب گژھان چھِ مین کاز مے بی اَتھ چھِ یِہوٚے موسمُک کٕلیمیٹُک ہیوٚر بۄن روزُن سور تھرٛوٹَس چھِ زیادٕ پَہمَتھ ژاس یِوان بلگَم ہیوٗ آسان وۄتھان سُہ چھِنہٕ آرام تہِ آسان کیٚنٛہہ یُس زَن واریاہ کیٚنٛہہ اَسہِ تھوڑا بہت اِرِٹیٹ ہیوٗ چھُ کَران کھٮ۪نَس چٮ۪نَس منٛز چھِ اَسہِ اَمہِ سۭتۍ تھوڑا بہت تَکلیٖف یِوان کھٮ۪نہٕ چھِنہٕ یِوان سیوٚد کِہیٖنۍ یہِ چھِنہٕ زیادٕ تِژھ کٔشیٖرِ منٛز کٔشیٖرِ مَنٛز چھَنہٕ یہِ زیادٕ تِژھ کیٚنٛہہ یہِ سیٖریَس پرٛابلِمہ کیٚنٛہہ ایز کَمپِیٲڈ ٹُہ باقیَن سٹیٹَن یُس آسہِ اَچھا کیمرا چھُوا یہِ ہا چھِ ٹھیٖک

سور تھرٛوٹٕس چھِ واریاہ کیٚنٛہہ آمٕتۍ وَنٛنہٕ زیادٕ پَہمَتھ اَتھ یِوان لَبنہٕ کٔشیٖرِ انٛدر ماچھ چھِ یوان یوٗز کَرنہٕ اَتھ سۭتۍ بَچَن یِوان دِنہٕ تَمہِ سۭتۍ چھِ ہٮ۪کان یہِ ژٔلِتھ وۄنۍ گوٚو احتِیاط چھِ یہِ یُس أسۍ یہِ دیسی یَتھ کٲشُر علاج چھِ کَران سُہ گَژھِ نہٕ اوٚوَر ڈوز تہِ زیادٕ گَژھُن کِہیٖنۍ تَتھ متعلق چھِ وَنان یِم ییٚلہِ نہٕ فرق آسہِ تہٕ تیٚلی گژھِ گژھُن ڈاکٹرَس نِش تہٕ سُہ دی اَصٕل علاج اَسہِ یِم پرٛٲنۍ بزَرٕگ چھِ تِم چھِنہٕ اَتھ اَتھ متعلق مانان کِہیٖنۍ انٛگریزی علاج ونٛگریزی علاج کیٚنٛہہ تِم چھِ زیادٕ پَہمَتھ اگر نہٕ فرق گژھِ نَہ تویتہِ روزان تٔتھۍ پٮ۪ٹھٕے ڈٔکِتھ اَسہِ ہسا گژھِ اَمی سۭتۍ فرق کُنہِ ساتہٕ ٲسۍ باضے تِم نُن چاے یُس چٮ۪وان چھِ تَمہِ کُے ٹیوٚٹھ بناوان تہٕ سُے چٮ۪وان تَمہِ سۭتۍ تہِ پانَس علاج کَران واریاہ واریاہ کیٚنٛہہ چھِ أسۍ آز وۄنۍ نٔو پُے زیادٕ تِم چھِ اَتھ منٛز اَتھ مُتعلق زیادٕ زانان کِہیٖنۍ پرٛانٮ۪ن چھِ یِتھٮ۪ن یِتھٮ۪ن علاجن خٲطرٕ واریاہ کیٚنٛہہ اٮ۪وٮ۪لیبٕل یِم رٮ۪مِڈیٖز یِم یوٗز چھِ کَران واریاہَن دَوا اَتھٮ۪ن یَتھ منٛز یہِ سور تھرٛوٹُک اَکھ علاج چھِ سور تھرٛوٹَس چھِ بیٛاکھ تہِ وَنان خٲرِش چھِ آسان ۂٹِس خۄشِکۍ ژاس یِوان اَمہِ سۭتۍ بیٚیہِ تہِ خاص سیٖریَسا کانٛہہ علاج یُس اَسہِ پَتہ آسہِ کہِ مور متعلق جانٛنہٕ خٲطرٕ چھِ أسۍ کینٛژھن بُزرگَن خٲطرٕ بُزرگَن نِش پٮ۪وان گژھُن یِم اَسہِ یِم وَنان چھِ پرٛٲنۍ پرٛٲنۍ گَرِ چھِ آسان اٮ۪بو یِم سِکِسٹیٖز آسَن چھِ تِمَن نِش چھِ یِتھۍ قٕسم زیادٕ علاج تِم چھِ اَسہِ مُتعلق یِمن مُتعلق ونان کِتھ کیٛاہ چھِ گژھان یا تاکہِ تِم چھِ یِمن ہِنٛدۍ ریٖزن تہِ ونان کَمہِ سۭتۍ ہیٚکہِ آسہِ گٔژھِتھ یہِ کَمہِ سۭتۍ ہیٚکہِ آسہِ گوٚمُت اَتھ کیٛاہ دٔلیٖلَہ چھِ یہِ کَمہِ سۭتۍ ہیٚکہِ یہِ چھےٚ سردی بیسٕز پٮ۪ٹھ گوٚمُت یہِ چھےٚ گرمی بیسٕز پٮ۪ٹھ گوٚمُت تِم چھِ زیادٕ مٲہِر اَمہِ نِش آسان

تہٕ تِمنٕے نِش چھِ اَمیُک صحیح علاج تہِ تِم کَرنہ اَتھ گرم ترٛیشہٕ سۭتۍ علاج تِم کَرنہ اَتھ شنٛگرِ کہوٕ سۭتۍ علاج تِم کَرنہ اَتھ دالچیٖن کہوٕ سۭتۍ علاج کِنہٕ تِم کَرَن اَتھ بِدل کیٚنٛہہ ماچھ واچھ آسہِ تَمیُک علاج کَرنَس مگر زیادٕ پہمَتھ چھِ اَتھ تِم اَگر یہِ سور تھرٛوٹ گوٚو نہٕ زیادٕ گژھِ نہٕ سردی منٛزٕے گژھُن کیٚںٛہہ اَتھ گَژھِ تھوڑا وٕشنیٖر ہیوٗ آسُن باڈی ٹٮ۪مپرٛیچَر گژھِ مٮ۪نٹین روزُن تَمہِ سۭتۍ گژھِ یہِ ٹھیٖک بَس یُتُے اوس باقٕے وَسلام